اہن حظ آ یُس مےٚ اَکہِ دۄہ اوس مےٚ فٔرسٹہٕ سیٚنٛٹ اَپ یُس یُس سِٹینٛمپ چھُ نَہ حظ مےٚ کوٚرمُت سُہ چھُ مےٚ حظ کوٚرمُت بایِز ہایَر سیٚکنٛڈرٛی ہُنٛد ہایر سیٚکنٛڈری منٛز حظ تَمیٛک ویلیٛوٗ اوس واریاہ بوڈ زیادٕ ویلیٛوٗ اوس تمیٛک سُہ حظ اوس واریاہ زیادٕ سُہ چھُ یِوان مِثال حظ چھِ دِوان یُس زَن سُہ مےٚ کۄلیٚکٹہٕ جمع اوس نَہ حظ کوٚرمُت سُہ کۄاینٕز آسہٕ مےٚ تِم جمع کَرمژٕ تَمیٛک ویلیٛوٗ حظ اوس واریاہ زیادٕ مَشہوٗر اوس سُہ ویلیٛوٗ بانڈی پوراہَس منٛز یِوان سٲری ٲسۍ وَنان زِ سُمیِہ ہَن زیٛوٗن بوٚڑ بارٕ أمۍ کٔر یہِ کۄایِن کٔرٕن ٲں کۄلیٚکٹہٕ حظ تَمہِ سۭتۍ حظ ہُریٛو مےٚ واریاہ زیادٕ عزت حظ ہُریٛو مےٚ بیٚیہِ حظ گھرِکیٛو تہِ کوٚرہَم عزت واریاہ زیادٕ باقٕے یِم زَن أسۍ ہمساے وَمساے رِشتہٕ دار تِمو تہِ کوٚر واریاہ پیٛار واریاہ عزت حظ کوٚر تِمو واریاہ زیادٕ حظ واریاہ زیادٕ عزت